یۄس ہسا مےٚ سُپیس رِلیٹِڈ فیورِٹ مووی چھُ تَتھ چھُ ناو موٗن فال یہِ ہَسا چھِ مےٚ اَمہِ موٗجوٗب فیورِٹ کہِ اَتھ منٛز چھُ یہِ ہاونہٕ یِوان ٲمُت کہِ اَگر زوٗن سٲنِس زٔمیٖنَس پٮ۪ٹھ پیٚیہِ تَمہِ سۭتۍ کٕمۍ کٕمۍ نَتایِج واتن اَسہِ پٮ۪ٹھ تہٕ سٲنِس زٔمیٖنَس پٮ۪ٹھ